کَشمیٖرس منٛز یِم اِنڈسٹریٖز چھِ یا سیکٹر چھِ تِمو کورُکھ واریاہ زیادٕ کنٹریٚبیوٗٹ سِٹیٹ اِکانمی خٲطرٕ اٮ۪گرِکلچُرن تہِ کوٚر واریاہ زیادٕ کنٹریٚبیوٗٹ یہِ سِٹیٹ اِکانمی بَڑاونَس منٛز لُکو لکھ لٲگۍ زیادٕ زیادٕ دانہِ دانہِ لٔگۍ لاگنہِ مَکٲے لٔگۍ لاگنہِ تاکہِ اَمہِ سۭتۍ بَڑِ سِٹیٹٕچ اِکانمی کَشمیٖرٕچ یُس سِٹیٹ چھُ اَمہِ سۭتۍ بَڑِ اَمِچ اِکانمی یا مینِفیکچُرِنگ چیٖز لٔگۍ یتہِ بَناونہِ ییٚتہِ أسۍ لگۍ چیٖز بَناونہِ یا اِنڈسٹریٖز چھِ کولد سِٹور چھِ اِنڈسٹریٖز چھِ اِنڈسٹری سۭتۍ گٔیٚے واریاہ زیادٕ واریاہ زیادٕ اِکانمی کٔرٕکھ تِمو سِٹیٹٕچ گروو اِنڈسٹرین یا ایٚگ ایٚگریکَلچُرن یا گاڈِ والیو گاڈِ اَنیکھ لُکو زیادٕ زیادٕ سٔروِسِنگ گاڈِ اَنیکھ زیادٕ زیادٕ سٔروِس کٔرکھ زیادٕ زیادٕ کٔشیٖر منٛز ییٚمہِ سۭتۍ سِٹیٹٕچ اِکانمی بَنے یا رِٹیل دُکان دٲری تہِ لٔج زیادٕ زیادٕ کرنہِ رِٹیل لٔگۍ زیادٕ کرنہِ یۄس سِمَٹ اِنڈسٹری سَمَٹ یۄس اِنڈسٹری چھُ اَمہِ سۭتۍ لوٚگ زیادٕ زیادٕ کَشمیٖرٕچ یۄس سِٹیٹ اِکانمی چھِ یہِ لٔجۍ بَڑنہِ لُکھ لگۍ زیادٕ زیادٕ یہِ سیٖمَٹ یوٗز کَرنہِ یا ایٚگریکلچر ایٚگریکَلچرَس منٛز لگۍ یو لوٗکھ زیادٕ زیادٕ یہِ وۄپداونہِ تِمو لٔجۍ لاگنہِ دانہِ لٔجۍ لاگنہِ مکٲے لٔجۍ لاگنہِ ییٚمہِ سۭتۍ یہِ سِٹیٹٕچ اِکانمی گروو گٔیٚے ہاٹیکلچر ہاٹیکلچرس منٛز یُس یہِ میوٕ چھُ میوٕ کُلۍ لٔگۍ زیادٕ زیادٕ لاگنہِ باغ لٔگۍ زیادٕ زیادٕ بَناونہِ یَتھ کٔشیٖر منٛز زیادٕ زیادٕ بَنٲیِکھ یِمو باغ لُکو ییٚمہِ سۭتۍ یہِ سِٹیٹٕچ اِکانمی گروو لٔجۍ گژھِنہِ نٮ۪بر لٔگۍ سوزنہِ یہِ کٔشیٖر ہُند یہِ میوٕ فیمَس میوٕ چھُ یہِ کٔشیٖر ہُند اَمبُر یُس نٮ۪بر لوٚگ مُختٔلِف سِٹیٹن منٛز سوٗزُکھ یا مُلکہٕ نٮ۪بر تہِ ہِندوستان نٮ۪بر تہِ سوٗزُکھ یہِ ٹریڈ کرنوُکھ ٹریڈٕ ذٔریعہِ ییٚمہِ سۭتۍ سِٹیتٕچ اِکانمی واریاہ زیادٕ گروو گٔیٚے ہاٹیکلچرن تہٕ ایٚگرکلچُرن کوٚر واریاہ زیادٕ کَنٹریٚبیوٗٹ سِٹیٹٕچ اِکانمی بَڑاونہٕ خٲطرٕ